پانٛژھ دۄہ یِم مےٚ یاد چھِ تِم چھِ پنٛداہ اگست اِنڈِپٮ۪نٛڈٮ۪نٕس ڈے شَتوُہ جَنؤری رِپَبلِک ڈے پانٛژھ سٮ۪پٹَمبر ٹیٖچٲرٕز ڈے بیٚیہِ چھِ مےٚ پَنُن کُنوُہ اکٹوٗبر زایہِ دۄہ بیٚیہِ چھِ مےٚ مٲلۍ سُنٛد ترٛےٚ مارٕچ زایہِ دۄہ